اَسلامُ عَلیکُم أسۍ حظ چھِ شُپیٖن پیٚٹھ اسہِ اوس پَلو سُوٕنۍ اَسہِ اوس سُووُن فِراکھ شِلوار کٔم کٔم ڈِزایِن چھِو تُہۍ سُووان فَسٹس پیٚٹھ گَژھِ اَسہِ آسُن سُووِتھ

نہَ حظ کیٛاہ چھِو سِلٲے سِلٲے ہَے چھِ زیادٕ پَہن اچھا أسۍ یِمو پَگاہ کٲلۍ پَگاہ یِمو أسۍ کَپُر چھُ فِراکھ شِلوار تٔتھۍ چھُ سُووُن گَوُن کَلر چھُ بِلیٛوٗ بُلیٛوٗ بُلیٛوٗ شاپ کتیٚن چھُو تۅہہِ